أسۍ چھِ کَران یہِ فٮ۪سٹِوَل کَلچٕرَل فٮ۪سٹِوَل چھِ أسۍ سٮ۪لِبرٛیٹ کَران ییٚمہِ ساتہٕ اَسہِ فار اٮ۪گزامپٕل عیٖد آسہِ کانٛہہ عیٖد الفطر یا عیٖد الاضحیٰ آسہِ تَتھ منٛز چھِ أسۍ کَران یِم روٚف چھِ أسۍ کَران یا لٔڈی شاہ چھِ أسۍ تَتھ منٛز گٮ۪وان یا اَمہِ وَغٲر تہِ چھِ أسۍ یِم چیٖز کَران ییٚمہِ ساتہٕ کانٛہہ مٮ۪ریج آسہِ اَسہِ خانٛدَر آسہِ تَتھ دوران چھِ أسۍ راتَس آسان گٮ۪وان صُبحس تہِ چھِ پَتہٕ أسۍ لاگان گٮ۪وُن یا تَمہِ وَغٲر چھِ أسۍ کَران باقیَن پٮ۪ٹھ ییٚمہِ ساتہٕ خوشی کانٛہہ تہِ خوشی آسہِ ہے یا اٮ۪لٮ۪کشَنٕچ خوشی آسہِ ہا تَتھ منٛز چھِ أسۍ یِم چیٖز کَران یا بَدل کانٛہہ خوشی آسہِ تَتھ منٛز تہِ چھِ أسۍ یِم چیٖز کَران